زیادٕ تَر چھِ چھَس بہٕ گژھان پِکنِک پَننہِ فیملی تہٕ پَننیٚن دوستَن سۭتۍ پنٛنیٚن گَرِکیٚن تہٕ دوستَن سۭتۍ چھَس بہٕ زیادٕ پَہنَس گژھان پِکنِک تِژھن جایَن ییٚتہِ آب آسہِ ییٚتہِ آبہٕ شار آسن وَسان مَطلَب ییٚتہِ آب شار آسَن وَسان تٕمَن تِمَن جایَن چھِ أسۍ پِکنِک گَژھان گَرِکۍ پَتہٕ چھِ أسۍ أکسٕے جایہِ بیٚہوان سٲری کھیٚوان چَوان چھِ چَکَر چھِ اورٕ یورٕ کَران آبَس سۭتۍ چھِ گِنٛدان آبَس سۭتۍ چھِ گِنٛدان بیٚیہِ یوٗجؤلی چھِ أسۍ گَژھان تِژھَن جایَن یِم جنٛگلَس منٛز آسَن جاے ییٚتہِ سکوٗن آسہِ ییٚتہِ نہٕ شور آسہِ ییٚتہِ نہٕ ڈِسٹربَنٕس آسہِ تِژھَن جایَن چھِ أسۍ زیادٕ تَر پِکنِک گژھان یِژھٕ جاے چھِ أسۍ تَوَے چوٗز کَران تِکیٛازِکہِ ِژھَن جایَن چھِ سکوٗن آسان جنٛگلَن منٛز چھِ سکوٗن آسان یا کُنہِ جایہِ فارفٕلَنٛگ ایریاہَس اَسہِ تور چھِ أسۍ دوٗر دَراز ایریا اَسہِ تور چھِ أسۍ گَژھان مطلب ییٚتہِ آب آسہِ اَکہِ سایڈٕ وَسان تمہِ سۭتۍ چھ اِنسانَس اَکھ سکوٗن مِلان ذہنی ٹیٚنشَن چھُ دوٗر گژھان اِنسان چھِ ڈِپرٛیٚشَن نِش بَچان یا باقٕے کینٛہہ ٹیٚنشَن آسہِ تٕمو نِش چھُ اِنسان بَچان اگر اِژھَن جایَن چھِ گژھان یا چھِ أسۍ گژھان گَرِکۍ گَرِکۍ چھِ أسۍ گژھان زیادٕ تَر اَستانَن پیٚٹھ ریٚلِجَس پٕلیسٕز یِم آسان چھِ تٕمَن پیٚٹھ چھِ گژھان تَتہِ تہِ چھِ اِنسانَس واریاہ زیادٕ سکوٗن مِلان یِم چھِ آسان سکوٗنَن ہٕنٛز جاے اَگَر وَ أسۍ جَنٛگلَن منٛز گَژھو یا باقیَن جایَن گَژھو یِم آب شار وغیرہ یِم مےٚ پَسنٛد چھِ تَتہِ چھِ اِنسانَس تَتہِ تہِ چھِ اِنسانَس دِلُک سکوٗن مِلان فرٛیٚش اَیر چھ اِنسان نِوان مطلب اِنسان چھِ گژھان تازٕ اَگر أسۍ اِژھَن جایَن چھِ گژھان وَ اگر أسۍ پارکَن منٛز گژھو کَمپَرِزَنس مَنٛز پارکَن منٛز گژھو یا سِٹیٖزَن مَنٛز یِم تم پارکہٕ چھِ آسان یا باقٕے چیٖز چھِ آسان تِم تَتہِ چھِ اِنسانَس کَلہٕ دود وۄتھان اِنسان چھُ تَنٛگ یِوان کہِ بہٕ کیازِ آوُس تِکیٛازِکہِ ٹریفکُک شور چھُ آسان پُلوشَن چھِ آسان بیٚیہِ چھِ آسان لوٗکَن ہٕنٛز واریاہ زیادٕ ڈِسٹٔربَنٕس تَمہِ کھۄتہٕ بہتر چھِ أسۍ کَران پرٛفَر یِمے جایہِ ییٚتہِ سکوٗن میلہِ اِنسانَس